زٕ سیٖزَن چھِ آسان اکھ چھُ آسان وَندٕ بیٚیہِ چھُ آسان رٮ۪تہٕ کول آز چھُ اَکتوٗمبر چَلان آز چھُ آسان واریاہ زانڈ آسان صبُحٲے آز چھُ صبُحن شامَن آسان تۭر صبُحٲے ییٚلہِ اَتہِ نیندرِ وۄتھان چھِ تہٕ صبُحٲے چھِ آسان زانڈ پَتہٕ چھِ أسۍ کٲم کران ییٚلہِ صبُحٲے نیندرِ چھِ أسۍ وۄتھان نیبرٕ چھُ آسان اَتھے یِوان کیٚنہہ نیٚبرٕ چھِ آسان واریاہ اَنہِ گوٹ گومُت نیبرٕ چھےٚ نہٕ آسان وَتھن یِوان اَتھِ کِہیٖنۍ نہٕ تیٖژاہ چھِ آسان زانڈ بیٚیہِ چھِ آسان نیبرٕ تۭر أسۍ ییٚلہِ صبُحٲے نیندرِ وۄتھو أسۍ چھِ کران کٲم أسۍ چھِ گۄڈٕ أندرِم کٲم کران أسۍ چھِ مۄکلاوان گۄڈٕ أندرِمہِ کٲم کٔرِتھ تہٕ ییٚلہٕ پَتہٕ دہ بَجان چھِ دہ کاہ پَتہٕ چھُ سُہ زانڈ ژَلان پَتہٕ چھِ یِوان گاش پَتہٕ چھُ أسۍ نیٚبرِم کٲم کران توتام چھِ آسان تاپھ کوٚرمُت بیٚیہِ چھِ آسان نیبرٕکَنۍ وٕشنیر پَتہٕ آز چھُ تاپھہ واریاہ خۄش گژھان ییٚلہِ پَتہٕ أسۍ بَتہٕ چھِ کھٮ۪وان کٲجِس ییٚلہِ بَتہٕ چھِ کھٮ۪وان پَتہٕ چھِ أسۍ اَتھ تاپَس نیران کیازِ آز أزکِس تاپَس چھِ لَگان مَزٕ بیہنَس أزکِس تاپَس چھُ لَگان واریاہ مَزٕ بیہنَس پَتہٕ چھِ گژھان کٲم ییٚلہِ روٗد چھُ آسان ییٚلہِ کُنہِ دۄہ روٗد چھُ پیوان تَمہِ دۄہ تہِ چھُ واریاہ جیٚر یِوان کیازِ شُرۍ چھِ گژھان أندرٕ کَنۍ بَند یِم چھِنہٕ ہٮ۪کان سکوٗل تہِ نہٕ گٔژِتھ روٗد منٛز کِہیٖنۍ ییٚلہِ زیادٕ روٗد آسہِ تیٚلہِ چھِنہٕ مانان یِم سٔکوٗل گژھُن کِہیٖنۍ بیٚیہِ چھُ یِوان وریاہ جیٚر پَتہٕ چھُ پیوان أندرٕ کَنہِ بِہُن أسۍ چھِ أندرٕ کَنے پَتہٕ بَند آسان گٔمٕتۍ یوتام روٗد چھُ مۄکلان ییٚلہِ بیٚیہِ ییٚلہِ روٗد منٛزۍ أسۍ کُنہِ جایہِ نیرو اَسہِ چھِ آسان چھاتہٕ تُلٕنۍ سۭتۍ بیٚیہِ چھِ واریاہ مُشکِل گژھان پَتہٕ ییٚلہِ اَصٕل پٲٹھۍ وَندٕ چھُ یِوان پَتہٕ چھُ پیوان شیٖن شیٖنَس منٛز چھُ واریاہ تَنگ یِوان أندرٕ شُرۍ تہٕ تہٕ بٔڑۍ تہٕ وَندَس شیٖنَس منٛز چھِ اَتھٕ پھٹان بُتھ پھٹان بیٚیہِ چھِ آسان آب کَرُن گرَم ییٚتہِ چھَلُن بُتھ تَمہِ سۭتۍ اَتھٕ پھٹان چھِ بُتھ چھُ پھٹان پَتہٕ چھِ پیوان گلسِریٖن اَںٕنۍ پَتہٕ چھِ أتی تَمہِ سۭتۍ فرق گژھان سیٖنَس منٛز چھُ واریاہ مُشکِل گژھان واریاہ جیٚر چھِ یِوان کیازِ تَمہِ دۄہ چھِ واریاہ جیرٕ یِوان بیٚیہِ چھُ پیوان گُتٔلۍ پَلو لاگٔنۍ اَتی چھےٚ نہٕ تیٖژاہ تۭر لَگان کِہیٖنۍ بیٚیہِ چھےٚ نہٕ تِتھۍ کَنہِ نیبر نیران کِہیٖنۍ أندرٕ کَنہِ چھِ آسان بِہَتھ رٮ۪تہٕ کول ییٚلہِ رٮ۪تہٕ کول آسان چھُ تَمہِ دۄہ چھُ آسان تاپھہ آسان اَصٕل چھُ گرَم آسان تَمہِ دۄہ چھُ آسان اَصٕل مَزٕ تَمہِ دۄہ چھِ تاپَس لَگان اَصٕل مَزٕ وَندٕ کھۄتہٕ چھُ تویتہِ رٮ۪تہٕ کولٕے اَصٕل تَمہِ دۄہ چھُ مَزٕ لَگان وَندَس منٛز چھُ واریاہ جیرٕ یِوان تہٕ رٮ۪تہٕ کٲلِس منٛز چھِنہٕ یوتَتھ اِنسان بیہہِ توتَتھ وَندَس منٛز رٮ۪تہٕ کٲلِس منٛز چھُنہٕ تیوٗتاہ جیرٕ یِوان کِہیٖنۍ نہٕ تاپھ چھُ آسان اَصٕل وَندَس منٛز چھُ واریاہ جیرٕ یِوان شیٖنہٕ سۭتۍ شیٖنہٕ سۭتۍ چھُ بَند گژھان بیٚیہِ چھُنہٕ ہٮ۪کان اورٕ یور شیٖنہٕ مٔنزۍ نیٖرِتھ کِہیٖنۍ اَگر دوٗر کُنہِ جایہِ آسہِ گژھُن تِتھ کَنۍ چھِنہٕ ہٮ۪کان نیٖرِتھ کِہیٖنۍ نہٕ یِتھ کَنۍ رٮ۪تہٕ کالہِ رٮ۪تہٕ کالہِ چھُ کُنہِ تہِ جایہِ ہٮ۪کان گٔژھِتھ شیٖنہٕ مٔنزۍ چھُنہٕ توٗتاہ دوٗر سَفر ہٮ۪کان کٔرِتھ کِہیٖنۍ نہٕ یوٗتاہ رٮ۪تہٕ کالہِ چھِ کران رٮ۪تہٕ کالہِ چھِ ہٮ۪کان کُنہِ تہِ جایہِ سَفر کٔرِتھ وَندَس منٛز چھِنہٕ ہٮ۪کان تیوٗتاہ کٔرِتھ کِہیٖنۍ وَندَس منٛز چھِنہٕ أندرٕ ہٮ۪کان نیبر نیٖرِتھ کِہیٖنۍ وَن کیازِ وَندَس منٛز چھِ آسان واریاہ تۭر